بِکِنٛگ بِکِنٛگُک بیٛاکھ نام چھُ بَے سایکٕلِنٛگ مطلب سایکَل چلاوُن تہٕ سایکل چالاوُن چھُ مےٚ وارِیاہ خۄش گژھان تہِ ؤنِو تۄہہِ کیٛازِ تِکیٛازِ سایکل چَلاونس منٛز حظ چھَنہٕ اکھ چھُنہٕ پُلوٗشن گَژھان کِہیٖنۍ نہٕ سایکل چَلاونس منٛز حظ چھُ مَزٕ لَگان مےٚ چھُ سایکل چَلاوُن شوق بہٕ ییٚلہِ لۄکُٹ اوسُس بہٕ اوسُس لۄکُٹ تَتہِ پٮ۪ٹھ اوسُس بہٕ سایکل چَلاوان گۄڈٕ گۄڈٕ ییٚلہِ بہٕ سایکل اوسُس ہیٚچھان مےٚ لٔگۍ وارِیاہ دب مگر ییٚلہِ وار وارٕ ہیوٚچھ پتہٕ ترٛاے سایکل چَلاونہِ پتہٕ چھِ سایکل چلاونَس وارِیاہ مَزٕ لَگان وارِیاہ مَزٕ وارِیاہ تہٕ سایکل چَلاوُن چھُ مےٚ پیشَن پیشَن مطلب گوٚو شوق شوق مےٚ اوس سایکل چَلاوُن شوق ییٚلہِ مطلب پتہٕ بٔڑۍ بٔڑۍ گٔے پتہٕ کمپِٹِشَن چھِ نیران ہے یور ہسا چھُ گَژھُن ہور ہسا چھُ گَژھُن پتہٕ چھُ سایکل آسان سایکَلن پٮ۪ٹھ چھُ نیران سایکل گٕلووٕز چھِ أسۍ تھَوان لٲگِتھ سِپیٖڈ اٮ۪نرجی چھِ اَسہِ مِلان جوش چھُ اَسہِ آسان اٮ۪نتھیوٗزیَم چھُ اَسہِ آسان دَپان تہِ تہِ چھا اَسہِ چھِ سایکل سَوارِ گَژھُن سایکَلس پٮ۪ٹھ چھِ اَسہِ ریس کَرٕنۍ ییٚلہِ سایکل ریسہِ چھِ نیران پانس پٮ۪ٹھ چھُ فخر گَژھان تہِ تہِ چھا مےٚ چھُ سایکل ریس کَرٕنۍ سایکل ریسہِ چھُ مَزٕ لگان ؤنِو تُہۍ کیٛازِ نَہ چھُ تَمہِ سۭتۍ اِیر پُلوٗشن گَژھان بیٚیہِ چھُ زنٛگن تہِ مِلان مومٮ۪نٛٹ اٮ۪کزرسایز چھِ گژھان اَسہِ زنٛگن اَسہِ چھُ پٮ۪وان پیڈل دِنۍ سایکل چھُ پَکان اَکہِ دۄہ چھِ مےٚ یاد أسۍ گٔے سایکلس پٮ۪ٹھ سۄنہٕ مرٕگ أسۍ چھِ صُبحٲے درٛا صُبحٲے درٛامِتۍ شامن چھِ أسۍ مگر تیُتھ ہیوٗ مَزٕ چھُنہٕ مےٚ زانٛہہ لوٚگمُت أسۍ چھِ بایِکن پٮ۪ٹھ تہِ گٔمٕتۍ وارِیاہن گاڑٮ۪ن منٛز تہِ گٔہ مگر سایکَلن پٮ۪ٹھ چھُ الگٕے مَزٕ لگان تَمہِ ساتہٕ چھِ الگٕے فیٖلِنٛگ یِوان الگٕے فیٖلِنٛگ تَمہِ ساتہٕ چھِ رش تہِ آسان سایکل رش سایکل مطلب اگر جام آسہِ نا حظ سایکل نیرِ کُنہِ منٛز تہِ سایکل چھُ اکھ مطلب یُس کپٲرۍ تہِ نیرِ اتھ نَہ حظ چھُنہٕ پُلیٖس ہیٚکہِ نہٕ اتھ کیٚنٛہہ کٔرِتھ اتھ چھُنہٕ پُلیٖسُک خطرٕ تہِ نہٕ کِہیٖنۍ لایسٮ۪نٕس تہِ کُنی چیٖزُک نہٕ خطرٕ ژےٚ ییٚمے ساتہٕ خۄش گَژھی تَمے ساتہٕ تیٖل مَکلنُک خطرٕ چھُنہٕ اَتھ سایکل حظ چھُ سُہ اکھ چیٖز یُس وارِیاہ فٲیدٕ مند چھُ مطلب اَمہِ سۭتۍ اگر دب تہِ لگہِ نَہ حظ خۄدا بچٲیِنۍ دَب حظ لگہِ أسۍ ہٮ۪کو نہٕ زیادٕ زیادٕ کھۄت زیادٕ گَژھو زخمی مرنُک وہم چھُنہٕ کیٚنٛہہ سایکل حظ چھُ سُہ اکھ چیٖز یُس وارِیاہ اَصٕل چیٖز چھُ وٕنِس تام میٛانہِ لایفہِ منٛز یُس مےٚ وٕچھمُت چھُ سایکَلس پٮ۪ٹھ حظ چھُ نیران اِنسان چکرس آہا کیٛاہ مَزٕ چھُ لگان کۄس فیٖلِنٛگ چھِ یِوان نیچر چھُ وٕچھان أنٛدۍ پٔتۍ چھِ وٕچھان وارِیاہ مَزٕ حظ چھُ لَگان مطلب مےٚ باسیو وٕنِس تام لایفہِ منٛز سیکلٕے یوت ساروی کھۄت سُہ اکھ چیٖز یُس مطلب اَسہِ فٲیدٕ مند چھُ وِڈ آوُٹ مطلب یُس نہٕ اَسہِ یورُک چھُ نِوان اَسہِ نہٕ اکھ حظ چھُ وٕچھ حظ سایکل حظ چھُ اَسہِ اٮ۪کزرسایِز تہِ دِوان مطلب بیٚیہِ حظ واتان پنٛنِس منزلس تہِ بیٚیہِ حظ واتان آرام سان نَہ چھُ خطرٕ کُنہِ چیٖزُک نَہ چھُ پُلیٖسُک نَہ چھُ دب لگنُک نَہ چھُ پٮ۪ٹرولُک کُنے چیٖزُک نہٕ خطرٕ آرام سان درٛاو صُبحٲے گَرِ گُلوز ہن لٲج اٮ۪نرجی اٮ۪نرجی چھِ مِلان ییٚلہِ سایکَلس چھِ کھسان پَکان چھِ آرام سان ہٮ۪لمِٹ ہن لوگ اگر دب تہِ لَگہِ کلہٕ بچہِ بیٚیہِ حظ میٛانہِ حِساب گوٚو سایکَلن اگر چکرن آسہِ نَہ حظ گَژھُن مگر بیٚیہِ وٕچھُن آسہِ نیچر کیُتھ چھُ اورٕ یور سایکلن پٮ۪ٹھ گوٚو چکرس تِکیٛازِ سایکلس چھَنہٕ سِپیٖڈ تہِ آسان تیٖژ کِہیٖنۍ آرام سان چھُ یِوان نیچر وٕچھنہٕ پُلیٖس آسہِ بٕتھِ کَنہِ سُہ وَنی نہٕ اَسہِ کیٚنٛہہ تِکیٛازِ یِمَن چھُ پتہٕ یِم چھِ سایکلِنٛگ کرنہِ درٛامٕتۍ سایکِلِنٛگ چھُ سُہ اکھ چیٖز یَتھ وارِیاہ مَزٕ چھُ لگان پانٛژھ دوس درٛاے کٔرٕکھ سایکِلنٛگ آرام سان مطلب پہاڑن کھٔتۍ سایکلس پٮ۪ٹھ بایکہِ پٮ۪ٹھ ہٮ۪کو نہٕ کھٔسِتھ مکلے تیٖل گٔیے بایِک بِہتھ کُنٛز چھے نہٕ گَژھان سِٹاٹ وِنٹر چھُے یہِ گَژھی نہٕ سِٹاٹ کلٕچ ہُہ یہِ بایکہِ چھِ وارِیاہ پرٛابلِم گاڑِ تہِ چھِ وارِیاہ پرٛابلِم لیکن سایکل چھُ سُہ اکھ چیٖز ییٚمے ساتہٕ خۄش گَژھِ تَمے ساتہٕ درٛاو نفر سایکلس پٮ۪ٹھ چھُ وارِیاہ وارِیاہ وارِیاہ مَزٕ لَگان مےٚ چھُ گَژھان تیُتھ فیٖل مےٚ چھُ تیوٗت خۄش گَژھان سایکل چلاوُن کیٛاہ وَنو بہٕ تۄہہِ مگر سایکل سایکل چھُ مےٚ وارِیاہ خۄش گَژھان